بہٕ وَنہو تۄہہِ پانٛژَن سٹیٹَن ہٕنٛدۍ ناو یِم زَن اِنڈیاہَس منٛز چھِ اُتر پردیش مٔدھیہ پردیش بِہار پنجاب تہٕ جارکھنڈ